ہیٚلو اَسلامُ علیکُم نہَ حظ تُہۍ چھِو حظ مشتاق احمد ٹیلر یہِ کیٛاہ ییٚتہِ چھِ اننت ناگ پٮ۪ٹھ اَسہِ حظ ٲسۍ یِم پَلو سُوٕنۍ اَسہِ چھِ یِمن پِترن وِترن یِتھٕ پٲٹھۍ خانٛدَر أکِس دۄن گَرَن تہٕ اَسہِ ٲسۍ یِم پَلو سُوٕنۍ تہٕ ژٕ وَن تہٕ وۅنۍ أسۍ کَرو اَنو یِم تہٕ پَتہٕ کَر دیکھ نہَ حظ یَپٲرۍ چھُنہ واریاہ ژےٚ نِش سُون تِمنٕے ہیوٚت پَتہٕ چون ایٚڈرس تہٕ دوٚپو اَوا سُہ چھُ اَصٕل سٕژھ سُہ چھُ دِون اَصٕل سوٗوِتھ پَلو تہٕ جان چھِ آسان تٔمِس یِم پَلو وَلو اَسہِ حظ اوس بَناوُن جامہٕ زٕ ترٛےٚ بیٚیہِ یہِ ہسا یہِ یِم شَلوار ولوار ٲسۍ بَناوٕنۍ تُہۍ ؤنۍتو وۅنۍ کَر یِمو تہٕ اَچھا اَدٕ حظ تُلِو اَہَن حظ وُچھ یُس یہِ گۄڈنیُک اَکھ چھُ اَتھ کیٛاہ چھُ ریٹھاہ ویٹھاہ اَچھا یہِ دۄہ یہِ منگ اَچھا یہِ ترٛیٚیِم اکھ اَچھا اَچھا تیٚلہِ کٔر یِمو أسۍ اَچھا کٲلۍ کٲلۍ کٮ۪تھ ہٮ۪کوا یِتھ اَچھا بِہِو رۄبَس حَوال